بہٕ گٔیٚیس یور پننہِ کنٛٹرٛی نیٚبر گٔیٚیس بہٕ بیٚنٛگلور تَتہِ چھِ اسہِ پنٕنۍ رِلیٹِو تَمہِ دۄہ ٲسۍ مےٚ سۭتۍ ٲں مےٚ اوس بھوے سۭتۍ بیٚیہِ اوس مےٚ اوبجی تہٕ مٔمی سۭتۍ أسۍ گٔییے تور تَتہِ چھِ اسہِ رِلیٹِوٕے گۄڈٕنیٚتھٕے باسے مےٚ تَتہِ ٲں کھیٚن چیٚنس منٛز فرق تیٛتھ کھیٚن چیٚن چھُنہٕ تَتہِ ٲں کیٚنٛہہ تہِ باسیٛو نہٕ مےٚ کیٚنٛہہ یوٗتاہ کٔشیرِ منٛز چھُ بیٚیہِ چھُ تَتہِ وارِیاہ گَرٕم تہٕ تَتِکۍ لوٗکھ تِم گٔے مےٚ واریاہ تِم کھٔتۍ مےٚ وارِیاہ پسنٛد تَتِکۍ لوٗکھ کھٔتۍ مےٚ واریاہ پسنٛد تِمن ہُنٛد نیچر تِمن ہُنٛد کلچر چھُ ٹھیٖک مطلب تِمن یُس کلچر چھُ تِم چھِ پکان تتھ پٮ۪ٹھ وارِیاہ اصٕل تہٕ پتہٕ گٔے أسۍ تور گٔے أسۍ پتہٕ گٔے أسۍ گۄڈٕنیٚتھٕے گۄڈنِکۍ دۄہ گٔے أسۍ گۄڈٕنیٚتھٕے مال مالس منٛز وُچھ اں کھیٛو اسہِ ٲں واریاہ چِکن کھیٛو بِریانی پیٖزا وا ٲں کھیٛو بیٚیہِ أنۍ اسہِ اَتہِ یِمٔے پَلوٚو وَلوٚو أنۍ ٲں ٲں ڈُپٹہ أنۍ ٲں شوٗز أنۍ چپل أنۍ ٲں جوتی أنۍ واریاہ چیٖز أنۍ اسہِ پتہٕ ٲں وٲتۍ أسۍ تورٕ گھرٕ وٲتۍ أسۍ پتہٕ بیٚنٛگلور ٲں تَتہِ چھِ أسۍ رِلیٹِوٕے أسۍ وٲتۍ تور تہٕ کھیٛو اسہِ پتہٕ تَتہِ ٲں بتہٕ وَتہٕ کھیٛو اصٕل پٲٹھۍ تِم تہِ چھِ تَتہِ یِمٔے مسلمانٕے چھِ اسہِ تِم تہِ تَتہِ کھیٛو اسہِ بتہٕ وتہٕ تہٕ ٲں أسۍ آیہِ ہوڑٔے ژیٖرۍ مال پٮ۪ٹھٔے آیہِ أسۍ ژیٖرۍ تہٕ پتہٕ شوٚنٛگۍ ووٚنٛگۍ أسۍ ٲں پتہٕ وۄتھۍ أسۍ صُبحن أسۍ گٔے پتہٕ بیٖچس پٮ۪ٹھ گٔے أسۍ ٲں بیٖچس پٮ۪ٹھ تَتہِ تہِ چھُ وارِیاہ تَتیٚن چھُ واریاہ سُکوٗن چھُ یِوان تَتہِ تَتہِ چھُ پیٖس ٲں تَتہِ ٲں آو اسہِ وارِیاہ مَزٕ بیٚیہِ تہِ ییٚلہِ گھرِکۍ پنٕنۍ چھِ آسان سۭتۍ تیٚلہِ چھُ لگان زیادٔے مَزٕ تَتہِ تُلۍ اسہِ فوٹوٗ شوٗٹ کٔرۍ اسہِ واریاہ ٲں کوٚر اسہِ تہٕ ٲں بیٚنٛگلورس منٛز ٲں اسہِ وُچھ تَتہِ چھِ ہاسپِٹل تَتہِ چھِ وارِیاہ ہاسپِٹل مطلب تَتہِ چھِ وارِیاہ فیسلٹی ہاسپِٹلس منٛز تور تہِ گٔیٚیے أسۍ تَتہِ وُچھ مطلب کِژھ فیسلٹی چھِ اسہِ تَتہِ تَتہِ چھُ واریاہ اصٕل ٲں بیٚنٛگلور چھِ بیٚیہِ واریاہ اصٕل جاے تور گَژھہِ گَژھُن تَتہِ چھُ واریاہ وُچھنہٕ خٲطرٕ چھُ تَتہِ واریاہ تہِ کیٚنٛہہ پتہٕ ٲں ہوو اسہِ تِمو تَتہِ ٲں وارِیاہ چیٖز ہٲیِکھ تَتہِ ٲسۍ أسۍ بیٖچس پٮ۪ٹھ ٲسۍ تَتہِ أنۍ تِم واریاہ چیٖز اسہِ تَتہِ لوٚگ مَزٕ واریاہ تور چھِ گژھان واریاہ ٲں ییٚتِکۍ تہِ چھِ تور گَژھان واریاہ چکرن تَتہِ چھُ واریاہ مزٕ تہٕ تَتہِ چھِ بیٚیہِ یور تَتہِ چھِنہٕ بیٚیہِ یِتھ کٲٹھۍ جایہِ وایہِ کیٚنٛہہ تَتہِ چھِ تِم ٲں ہُتھ کٲٹھۍ فٕلیٹ ہی کیٚہتام تہٕ أسۍ کھٔتۍ فٕلیٹن فہٕ تَتہِ چھُ فٔرسٹہٕ فٕلیٹ سیٚکنٛڈ تھٲرڈ فورتھہٕ یِتھٔے کٲٹھۍ فٕلیٹن تتہِ چھِ بیٚیہِ ٲں تَتِکۍ لوٗکھ چھِ تَتہِ واریاہ اصٕل بیٚیہِ ٲں بیٚیہِ وُچھ مےٚ تَتہِ واریاہ ٲں فیسلٹی تہِ تَمہِ تَتہِ وُچھ مےٚ واریاہ مطلب ییٚلہِ أسۍ بیٖچس پٮ۪ٹھ تہِ گٔے تَتِکۍ لوٗکھ تِم کِتھ کٲٹھۍ چھِ ادب سان کَتھ کَران تِتہِ وُچھ اسہِ تَتِچۍ نوٚم گاڑِ واڑِ کِتھ کٲٹھۍ چھِ تِم تہِ وُچھ اسہِ تہٕ بیٚیہِ پھیٖرۍ أسۍ واریاہن ٲں جاین پھیٖرۍ أسۍ تَتہِ تَتہِ چھِ واریاہ جایہِ یِم أسۍ ہیٚکو وُچھتھ اصٕل پٲٹھۍ أسۍ ہیٚکۍ ٲں أسۍ گٔے تور تہِ تَتہِ تہِ وُچھ تِم واریاہ بیٚنٛگلور بہٕ ٲسٕس نہٕ بیٚنٛگلور گوٚمُت زاہ تہٕ گۄڈنِکۍ لٹہِ گٔیٚیس تَمہِ دۄہ تور تَتہِ اوس واریاہ مزٕ ٲں لوٚگ تَتہِ